پی ٹی اوٗشا پرمی اوشا سۄ ٲسۍ زٲمٕژ ستووُہ جوٗن کُنہٕ وُہ شَتھ ژُہٲٹھَس منٛز سۄ چھِ رِٹیٲرڈ اِنٛڈِیَن ٹرٛیک اینڈ فیٖلڈ اتھلیٖٹ سۄ چھِ زٲمٕژ کریلا ہَس منٛز تہٕ گٔے سۄ تٔتی بٔڑ بٔڑ پتہٕ ٲسۍ سۄ سٔہ ٲسۍ پتہٕ اِنٛڈِیَن اتھٕ اتھلیٖٹَس سۭتۍ وابسطہٕ تھاوان تہٕ تٔمۍ چھِ زیٖنۍمٕتۍ ژور اٮ۪شِیَن گولڈ مٮ۪ڈَل تہٕ سَتھ سِلوَر مٮ۪ڈَل تہٕ سٔہ چھِ تٔمِس چھِ اَکثَر وَنان کُیِن آف اِنڈِیَن ٹرٛیک ایںٛڈ فیٖلڈ اَکھتُے آیہِ سۄ شےٚ جُلَے زٕ ساس زٕتووُہَس منٛز نامنیٹ کرنہٕ راجہٕ سبہَس منٛز تہِ یہِ کیٛاہ چھِ اَتھ ناو رام ناتھ کُوِنٛدَن کَرے سۄ تہٕ زٕ ساس زٕتووُہَس منٛز کیٛاہ سا بنے سۄ اِنٛڈِیَن اولَمپِک اٮ۪سوسیشنٕچ پرٛٮ۪زِڈٮ۪نٛٹ تہٕ یَتھ منٛز نہٕ تٔمِس کٔہۭنۍ تہِ اَپوزِشَن ٲسۍ سۄ کیٛاہ سا چھِ کیٛاہ چھِ یَتھ ناو یۄس یہِ پی فُل پی ٹی اوٗشا چھِ سۄ آیہِ گۄڈٕ مطلب نظرَن منٛز آیہِ سۄ تیٚلہِ یہِ ییٚلہِ سۄ سَپوٹٕس پرٛایِز ڈِسٹِرٛبیوٗشَن سٔرمٔنی ٲس چلان تہٕ

کیٛاہ چھِ اَتھ ناو تٔمۍ سٕنٛز یُس ساروی کھۄتہٕ بہتریٖن بہتریٖن کارکَردٕگی آیہِ سۄ آیہِ کُنوُہ شَتھ ژۄیہِ شیٖتھ لاس اٮ۪نجٕلٕز اولَمپِکسَس منٛز تہٕ تَمہِ برٛونٛٹھ ٲسۍ تٔمۍ دِتۍمٔتۍ واریاہ اَصٕل پٔرفارمٮ۪نٕس ٲسٕنۍ تَمہِ برٛونٛٹھ تہِ دِژمٕژ ییٚکیٛاہ ییٚتہِ کیٛاہ چھِ اَتھ ناو نِو دہلی اِنٛٹَرسِٹیٹ میٖٹ تہٕ ممبٕے اوپُن نیشنَل چمپینشِپَن منٛز تہٕ البتہ تھوڑا بہت اوس تٔمِس مطلب خراب یہِ روٗدمُت یہِ نا خراب شو اوس تٔمِس روٗدمُت ہَتھ میٖٹَر تہٕ زٕ ہَتھ میٖٹرَس منٛز ماسکو وٲرلڈ چمپِینشِپہِ منٛز

کیٛاہ چھِ اَتھ ناو بیٚیِس پرٛی اولَمپِک أکِس أکِس پرٛی اولَمپِک ٹایلہِ منٛز چھِ تٔمۍ کٔرمٕژ کٲم تٔمۍ چھِ پنٛژوَنٛزاہ اَشیریہ سَتَن سٮ۪کَنٛڈَن منٛز یہِ سِپرِٹ کٔرٕمٕژ کَمپٕلیٖٹ ژور ہَتھ میٖٹَر واجٮ۪ن تہٕ یہِ ییٚمۍ کِنۍ زَنہٕ تٔمۍ کٔر کٲم تٔمۍ کٔر پَتھ امریٖکہٕ ہٕچ بہتریٖن سِپرِنٛٹ ییٚمِس ناو اوس جوٗڈی برٛاوُن سۄ کٔر تٔمۍ پَتھ تہٕ گیمزَن منٛز کٔر تٔمۍ کہٕ کٲم تٔمۍ کٔر پتہٕ یہِ نا یِم مطلب اولَمپِک گیمزَن منٛز کٔر تٔمۍ کٲم اَکھ ہَتھ تہٕ نَو پوینٛٹ سَتہٕ سَتھ شےٚ اَشیریہ اَکھ ہَتھ نَو اشیریہ سَتھ شےٚ تہٕ اَکھ ہَتھ تہٕ کٔرٕن مطلب نارمَلَن منٛز تہٕ سٔمی فاینَلَس منٛز کیٛاہ کوٚر تٔمۍ اَکھ ہَتھ ٲٹھ پوینٛٹ نَمنَمتھ سٮ۪کَنٛڈَن منٛز کوٚر تٔمۍ نوٚو یہِ نا اَکھ رِکاڈ کوٚر تٔمۍ اَکھ سُہ قٲیِم تَمہِ دۄہ فاینَلَس منٛز آیہِ سۄ مگر ژوٗرِم تٔمۍ کوٚر اَکھ ہَتھ تہٕ ٲٹھ پوینٛٹ ژُونٛزاہ سٮ۪کَنٛڈَن منٛز کوٚر تٔمۍ یہِ کَمٛپٕلیٖٹ ہَتھ میٖٹَر تہٕ تَتھ منٛز آو تٔمِس پتہٕ برٛونٛز مٮ۪ڈَل تَتھ منٛز اوس تٔمِس ووٚنمُت ہے تٔمِس گوٚو یہِ یہِ نا یہِ گوس چینج وینج تہٕ پتہٕ پتہٕ مٲنۍتو تُہۍ کُنوُہ شَتھ ترٛیٚیہِ شیٖتھ تہٕ کُنوُہ شَتھ یہِ کُننَمتھَس تام تٔمۍ چھِ تُرٛواہ گولڈ گولڈ زیٖنۍمٕتۍ دَہ ایشین گیمزَن منٛز تہٕ بیٚیہِ تٔمۍ چھِ ژور گولڈ تہٕ اَکھ سِلوَر زیوٗنمُت کَتہِ یِمَن ٹرٛیکَن فیٖلڈ اِوٮ۪نٛٹَس منٛز تٔمۍ چھِ زیٖنۍمٕتۍ اَکھتُے چھِ تٔمۍ یِتہِ زیٖنۍمٕتۍ کہِ پانٛژھ گولڈ مٮ۪ڈَل چھِ تٔمۍ زیٖنۍمٕتۍ یہِ شیٚمِس ایشیَن ٹرٛیک فیٖلڈ چَمپینشِپ منٛز